کانٛہہ تہِ خاص آسپِشیس یُس زَن اِوینٛٹ چھُ آسان لایفہِ منٛز سُہ چھُس بہٕ کَران سٹارٹ اللہ تعالیٰ سٕنٛدۍ کلام سۭتۍ اللہ تعالیٰ سُنٛد شُکُر کٔرِتھ چھِ أسۍ سُہ اِویٚنٛٹ ٲں سٹارٹ کَران